یِم سانہِ کٔشیٖرِ منٛز واریاہ فُڈ آیٹَمٕز چھِ یِوان یِتھ پٲٹھۍ ژیرٕ چھِ یِوان ژُنَن چھِ یِوان خَربٕز چھِ ییٚتہِ نیران ہٮ۪نٛد وٮ۪نٛد چھِ ییٚتہِ نیران تُلۍ چھِ ییٚتہِ نیران یا ژوٗنٛٹھۍ چھِ ییٚتہِ واریاہ فیمَس چھِ سۄ سانہِ کٔشیٖرِ منٛز ساروی کھۄتہٕ زیادٕ یُس کانٛہہ چیٖز فیمَس چھِ سُہ چھِ وٕنۍکٮ۪س ژوٗنٛٹھ ژوٗنٛٹھ چھِ وٕنۍکٮ۪س واریاہَن کنٛٹرٛیَن منٛز واتان خاص طور پٮ۪ٹھ اِنٛڈِیاہَس منٛز اِنٛڈِیا ہَر کُنہِ سِٹیٹَس منٛز واتان سُہ ژوٗنٛٹھ ہر کانٛہہ جاے چھِ تَتھ مطلب ہَر کانٛہہ اِنٛڈیَن چھِ تَتھ پسنٛد کران کھیوٚن اِنٛڈِیاہَس منٛز چھِ سُہ واریاہ سُہ چھِ کِلوٗ وایِز بِکان ییٚتہِ یِتھ پٲٹھۍ ییٚتہِ أسۍ کٔشیٖرِ منٛز چھِ سُہ بناوان سُہ چھِ أسۍ پیٹہِ وایِز کٕنان تِتھ پٲٹھۍ تَمِچ پیٖٹ چھِ گژھان بَہہ شَتھ رۄپیہِ کَہہ شَتھ رۄپیہِ منٛزٕ گژھان ٲٹھ یِتھ ریس رَٹہِ ریٹ چھِ بازرَس منٛز آسان تِتھ چھِ گژھان سُہ سارِوی کھۄتہٕ فیمَس چیٖز چھِ سُہ چھِ ژوٗنٛٹھ سانہِ کٔشیٖرِ منٛز تَمہِ ورٲے چھِنہٕ کانٛہہ فیمَس چیٖز ییٚتہِ